میٛٲنِس علاقَس منٛز چھِ واریاہ سکوٗل یِوان یِمَن منٛز اَلمُصطفیٰ ییٚتہِ مےٚ چھِ تعلیٖم رٔٹمٕژ بیٚیہِ چھِ ییٚتہِ نٔے نٔے سکوٗل ہوپ سکوٗل آف میرِٹ بیٚیہِ چھِ درٛامُت ییٚتہِ ڈی پی ایس سکوٗل سپیس ایج سکوٗل واریاہ سکوٗل چھِ محبوب العالم سکوٗل چھِ بٕلوٗمِنٛگ بَڑٕز چھِ واریاہ سکوٗل چھِ یِمو منٛز چھِ ییٚتہِ مےٚ تعلیٖم چھِ رٔٹمٕژ المُصطفیٰ سکوٗل المُصطفیٰ اَتہِ چھِ واریاہ زیادٕ اَصٕل پَرناوان اَتہِ چھِ ٹیٖچَر چھِ تِم چھِ أکِس سٹوٗڈَنٹَس مزٕ یہِ أکِس سٹوٗڈنٛٹَس تربیتٲتی طور پَرنہٕ طور مضبوٗط بَناوان ییٚمہِ سۭتۍ سٹوٗڈَنٹ برونٛہہ کُن وٲتِتھ چھِ پَتہٕ مضبوٗط اِنسان بَنا ڈَر چھُس کَڑان دِلہٕ منٛزٕ بیٚیہِ چھِ ییٚتہِ ہوپ سکوٗل آف میرِٹ سُہ چھِ واریاہ زیادٕ اَصٕل سکوٗل یہِ چھِ درٛامُت نوٚو نٚوو تَتہِ چھِ فِفتَس تانۍ کَلاس پٲنٛژمہِ تانۍ کَلاس پٲنٛژمہِ تانۍ شُرٮ۪ن چھِ تَتہِ اِنٛگلِش ہیٚچھناوان واریاہ چیٖز ہیٚچھناوان یِم واریاہ أکِس اِنسانَس خٲطرٕ واریاہ مُفیٖد چھِ روزان ییٚتہِ اِنسان واریاہ زیادٕ ہیچھان چھِ اَصٕل سکوٗل چھِ سُہ